اسلامُ علیکم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک اہن حظ ٹھیٖک یہ کوٛت سا کرو فون ہیلو اہن حظ اہن حظ اہن حظ فرمٲیو ہیلو اہن حظ اکتوبر چُھ واریاہ زیادٕ کم ٹایم اگر تُہۍ برونٹھ پہمتھ اَنے وٕ اسا ؤلِو کینہہ چُھنہ پرواے ٹھیٖک حظ چُھ کُس نقشہِ حظ چُھ تراوُن ٹھیٖک چُھ یِم زٕ نقشہِ یہِ چھ گژھان سموارِجَل چھُ گژھان واریاہ درٛوج تہِ بیٚیہِ چھ اتھ ٹایم تہِ لگان واریاہ سموارِجَل چھُ گژھان پانژھ شےٚ ساس رۄپیہِ گاڑکُن گَژھِ پانژھ ساس رۄپیہِ بیٚیہِ گٔیے فراق یزارس ترٚےٚ ساس رۄپیہِ یِم گٔیے لگ بگ پنداہ پنداہ ساس رۄپیہِ آہن حظ نہ حظ تۄہہِ چھ پَیی آز چھُ خرچہِ واریاہ آز چھُ درٛۄجر زیادٕ آز چھُنہٕ ؤلِو توتہِ بہٕ وٕچھِ وۄنۍ ساس کھنڑ کَرٕ ہو بہٕ کم ٹھیٖک چھا اہن حظ صُبحن أنۍ زیو تُہۍ سُلی پہنَتن أسۍ لاگو تِمن پگہٕے پٮ۪ٹھ تیٚلہِ کٲم تہٕ ٹایم چُھنا واریاہ کَم اِسی لیے تُلِو حظ بِہو رۄبس حوال